ساروی کھۄتہٕ گیم یۄس اَصٕل چھِ اَصٕل گیم چھِ سۄ چھِ کِرکٹ کیازِ کِرکٹ ییٚلہِ وُچھان چھِ اِنسانَس چھُ مَزٕ لگان اِنسانس چھُ جوش یِوان أسۍ تہِ گِندہو کِرکٹ چھُ اِنٹرسٹِنگ گیم باقٕے منٛز چھُنہٕ توٗتاہ اینجاے کران یوٗتاہ کِرکَٹس منٛز چھِ تِم چھِ بیٚیہِ واریاہ اَصٕل پٲٹھۍ گِندان اَتھ منٛز چھُ جوش یِوان یِم چھِ زیادٕ زیادٕ چھ کِرکٹھٕے سٲری تہِ وُچھان بیٚیہِ چھِ اَتھ منٛز یہِ چھِ اِنٹرَسٹِنگ گیم اَتھ منٛز چھِ واریاہ اینجاے کران تہٕ کِرکٹ چھُ مےٚ فیورِٹ گیم